ہیٚلو السلام علیکُم تُہۍ چھِو حظ کرٛالہٕ کٲم کَران اسہِ ٲسۍ کَترِو بانَہٕ حظ ضرورَت ڈُلۍ وُلۍ ٲسۍ اَسہِ ضرورَت تُہۍ کَتیتھ چھِو یِم کٕنان گرے کِنہٕ دُکان وُکان چھُو اچھا ٹھیٖک تَتہِ چھا یِم ڈُلۍ وُلۍ بَننا تَتہِ بیٚیہِ کَترِ اَدٕ سا ٹھیٖک اَدٕ حظ اَدٕ حظ